نو لچھ ترٛۆوُہ ساس شیٚےٚ ہتھ تہٕ ارشیٖتھ پانٛژھ لچھ اٹھوُہ ساس نو شیٚتھ تہٕ پانٛژھ تٕرٛہ پٲنٛژھ لچھ اٹھووُہ ساس نو شیٚتھ شیہِ ترٕہ شیٚے لچھ اَرترٕہ ساس ترٛےٚ ہَتھ شُستتھ ترٛےٚ لچھ سَتوَنٛزہ ساس زٕ ہَتھ تہٕ دُنَمَتھ